آ بہٕ ہیٚکہ آرام سان پانٛژھ ڈیٹ ؤنِتھ اکھ گوٚو پَنٛداہ اکٹوبَر کُنوُہ شیٚتھ سَتنَمَتھ دہ نَوَمبَر زٕ ساس ترٛےٚ دہ ژور زٕ ساس سَتھ پَنٛداہ ٲٹھ زٕ ساس شیٚے نَو کاہہ اَردہ شیٚتھ نَمنَمَت